وعلیکُم السلام اَلسلامُ علیکُم اَتہِ اوس اَکھ اوس ٹرٛیفِک جام وَتہِ بیٚیہِ گٔے کٲم بیٚیہِ اوس ٹرٛانَسپوٹُک تھوڑا پرٛابلِم تَوَے

آز گوٚو لیٹ أمۍ خٲطرٕ چھِ أسۍ معٲفی منگان مگر کٲم گٔے یہِ کہِ اَتہِ ٲسۍ ٹرانَسپوٹٕچ پرٛابلِم بیٚیہِ اوس ٹرٛیفِک جام واریاہ اسی لیے وٕنۍ کیٛاہ وٕنۍ کیٛاہ چھُو کَرُن اَسہِ کَر کوٚر یی یہِ چھِ گژھان بِزٲتی چھِ یُس یہِ وَتھ چھِ اَپٲرٮ۪ن یہِ چھِ واریاہ زیادٕ خراب اَتھ چھِ آسان ٹرٛیفِک جام واریاہ زیادٕ اسی لیے چھِ گژھان وٕنۍ کَرو کوٗشِش دُبارٕ ہٮ۪کہِ نہٕ گژھِ نہٕ کیٚنہہ تہٕ أسۍ چھِ پکان أکیٛاہ چھِ أسۍ مسجد نِش وٕنۍ لَگَن یِمَے پانٛژھ شےٚ مِنٹ آ أسۍ وٲتۍ کیٛنہہ چھِنہٕ پرواے

یہِ چھِ ٹوٗ یہِ چھِ زٕ ہَتھ تہٕ کُنوَنٛزاہ

أسۍ دِمو تۄہہِ اَتھ یہِ زٕ ہَتھ تہٕ کُنوَنٛزاہَس سۭتۍ اَکھ لیٹ فیٖزا پیٖزا فرٛی تٔمِچ چھِنہٕ ٹینشَن کیٚنہہ آ ٹھیٖک چھِ أسۍ چھِ پکان یہِ چھِنا یَپٲرۍ یَتھ سُہ یَتَس چھِنہ دٔچھُن پھیرُن یَتنَس بٕتھِ کَنۍ چھِ سٔہ سَڑکہِ نِش آ أسۍ وٲتۍ ییٚکیٛاہ تُہۍ پیٛٲرِو زٕ ترٛےٚ مِنٹ أتی نَس نٮ۪بٕر کَنۍ تہٕ أسۍ وٲتۍ اَدٕ سا ٹھیٖک چھُ ٹھیٖک چھُ کٔرِو ویٹ آ ٹھیٖک چھِ چلو چلو وٕنۍ گژھِ نہ لیٹ کیٚنہہ تہٕ تۄہہِ دِمو أسۍ اَکھ فِرٛی پیٖزا صرف ٹوٗ نایِنٹی نایِن رُپیٖز اوس یہِ ٹوٹَل چلو چلو چلو ٹھیٖک